اَسلامُ علیکُم وَعلیکُم سَلام ٹھیٖک چھِوا اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ أسۍ چھِ پَرٕناون ٹیوٗشَن ییٚتہِ ییٚتہِ میٚڈِکِل نان میٚڈِکَل آرٹٕس آ آرٹٕس تہِ پَرٕناوان أسۍ نہَ نہَ اوٗرٕ چھِنہٕ پَرناوان کیٚنٛہہ زوٗر دِوان کیٚنٛہہ آ اَتہِ چھِ زیادٕ میٚڈِکَل نان میڈِکَلَس پیٚٹھ زور دِوان آ آ ییٚتہِ چھُ آرٹٕس تہِ آ سَبٕجیکٹِس چھِ ییٚتہِ سأری تٔمِس کیٛاہ کیٛاہ سَبٕجیکٹ چھِ پُلٹیکَل سایَنس پُلٹیکَل سایَنس اِکنامِکِس اُردو ایٚجوکیشَن سوشالجی ییٚتہِ چھِ سأری سَبٕجیکٹ پَرٕناوان فیٖس چھِ سَبٕجیکٹ حِساب أسۍ پَرٕناوان مطلب أڈۍ سِٹوٗڈینٹ چھِ سأری سَبٕجیکٹ پَران کیٚنٛہہ اِسلیے چھِ أسۍ فیٖس روٗٹمُت سَبٕجیکٹ حِساب سأری سَبٕجیکٹَن چھِ أسۍ ہیٚوان یِمَن وُہ ساس رۅپیہِ آ وُہ ساس رۅپیہِ رجسٹریشَن ہیٚکو تُہۍ سِٹاٹ کٔرِتھ أزۍکہِ پیٚٹھ کُنُے آ آ تُہۍ ہیٚکِو سِٹاٹ کٔرِتھ أزۍکہِ پیٚٹھ کُن نہَ نہَ باقٕے نہَ کہیٖنٛۍ یہِ چھُ خألی أسۍ فیٖس دِوان یِمَن بُکٕس تہِ ہیٚکن یِم نِتھ سُہ چھُ تِمَن خٲطرٕ چھُ اَلگ اَسہِ تُہۍ ہیٚکو پَتہٕ تتہِ وُچھِتھ آ ایٚکزام ویٚکزام تہِ ہیٚوان ہفتہٕ بعد ہیٚوان أسۍ ایٚکزام اَکھ اَکھ آ یِمَن چھِ نہٕ تتیٚن فون نَمبَر وون نَمبر پیوٚان دِیُن تِم چھِ پَتہٕ اَصٕل پٲٹھۍ یِوان اَسہِ آن لاین کَران تِم چھِ وُچھان اَصٕل پٲٹھۍ پَتہٕ گَرِ بِہِتھ پَتہٕ آ أسۍ آسو ییٚتھۍ تُہۍ کٔرۍزیٚو وِزِیٹ اگر نہٕ بہٕ آسہٕ ییٚتہِ آسہِ ضروٗری کانٛہہ نَتہٕ کانٛہہ آفسَس منٛز اَچھا تُلِو تُلِو بہِو خۅدایَس حَوال